اَلسلامُ علیکُم وَرحمتہ اللہ وَ برکاتُہہ تہٕ مےٚ چھُ ناو حاجرہ تُہٕنٛد سوال چھُ کہِ تۄہہِ چھا زانہہ کوٚرمُت کُنہِ کُکِنٛگ کَمپِٹیشنَس منٛز پاٹِسِپیٹ یا تۄہہِ چھا کانٛہہ وِیٖڈیو وغیرہ یوٗٹیوبَس پٮ۪ٹھ اَپلوڈ کوٚرمُت تہٕ بہٕ وَنہٕ یُتُے یوت کہ کُکِنٛگ کِمپِٹیشنَس منٛز چھِنہٕ مےٚ حصہٕ نیُمُت کیٚنہہ البتہ کُنہِ کُنہِ ساتہٕ چھِ أسۍ گَرِ چھِ أسۍ زَنہِ زٕ ژور أسۍ چھِ گَری پانہٕ ونۍ لگاوان اَکھ کَمپِٹیشنا اَکھ کُنہِ عیٖد پٮ۪ٹھ وغیرہ یَتھ منٛز أسۍ پنہٕ پنٕنہِ ڈِشہٕ چھِ بناوان تہٕ پتہٕ چھِ پیش کران تہٕ ویٖڈیو ویٖڈیو چھِنہٕ أسۍ بناوان زٕہنۍ تہٕ نَہ چھِ اسہِ زانہہ کوٚرمُتٔے فیس بُکَس پٮ۪ٹھ یا یوٹیوٗبَس پٮ۪ٹھ یا بیٚیہِ کُنہِ سوشَل میڈیاہَس پٮ۪ٹھ شیر تہٕ اس لیے وَنہٕ بہٕ یُتُے کہِ کُکِنٛگ کَمپِٹیشنُک چھِنہٕ مےٚ کانٛہہ اٮ۪کٔسپیرینَس البتہ یہِ اٮ۪کٔسپیرینِس چھُ کہِ رَنُن وَنُن کِتھ پٲٹھۍ چھُ اور دوٚیِم چیٖز یہِ کہِ پانہٕ ؤنۍ چھِ گَرس منٛز أسۍ زَنہِ زٕ ژور أسۍ چھِ کُنہِ کُنہِ ساتہٕ پانہٕ ؤنۍ یہِ گیما ویما گِنٛدان رَنٛنٕچۍ کرنٕچۍ تاکہِ شُریَن تہِ یی مَزٕ تہٕ بیٚیہِ چھِ أسۍ تھوڑا بہت پَنٛنُن پان تہِ اٮ۪نٹَرٹین کران مگر یوٹیوٗبَس پٮ۪ٹھ یِم آسان چھِ اٮ۪ویلیبُل ڈِششٕز وغیرہ یِہٕنٛدۍ ویڈیوز چھِ أسۍ سخت پسنٛد کران تِکیٛازِ یِمَن منٛز چھُ اِنسان واریاہ کیٚنہہ ہیٚچھان تہٕ باقی وَسلام اَلسلامُ علیکُم وَ رحمتہ اللہِ وَبَرکاتُہہ